اَسلامُ علیکُم مےٚ حظ چھُ ناو سیٖرَت بہٕ چھَس روزان ڈِسٹرٛک بانٛڈی پوٗرا تُہُنٛد سوال چھُ زِ کہِ أسۍ کَتہِ چھِ گارڈنِنٛگ کران یاڈَس منٛز چھا کران کِنہٕ ٹٮ۪رسَس منٛز چھِ کران تہٕ کیٛازِ چھِ کران اَتھ چھُ بَڑٕ سِمپٕل جواب حظ اَسہِ نِش کہِ یہِ چھِ کَشمیٖر أسۍ چھِ کٔشیٖرِ منٛز روزان تہٕ ییٚتہِ چھِ کٔشیٖرِ منٛز حظ آسان کران سورٕے کیٚنہہ موسمَس پٮ۪ٹھ چھُ یہِ ڈِپٮ۪نٛڈ ییٚتہِ چھُنہٕ ہٮ۪کان گارڈنِنٛگ گٔژِتھ کھُلہٕ زٔمیٖنَس منٛز تِنہٕ کِہیٖنۍ وِنٛٹَرَس منٛز گژھان چھُ سُہ تہِ مُشکِل ییٚتہِ چھِ گژھان حظ پرٛابلِم اَسہِ چھِ پٮ۪وان حظ ییٚتہِ چھُنہٕ ٹیرٮ۪سُک کٕہٕنۍ تہِ کانٛسٮ۪پٹہٕ کیٛازِ کہ ٹیرٮ۪س گوٚو اگر أسۍ سِلیپ پٮ۪ٹھ کَرٕہَو مگر ییٚتہِ چھِ ہوا طوٗفان حظ منٛز کران یُتھ اگر ٹیرسَس پٮ۪ٹھ گَملہٕ آسہِ سُہِ تہِ چھُ یِوان بوٚن ؤسِتھ سۭتی چھِ گژھان کٲم زِ ییٚتہِ چھِنہٕ ہٮ۪کان ٹیرس حظ بنٲوِتھ لُکھ کِہیٖنۍ تِکیٛازِ ییٚتہِ چھِ وَنٛدَس منٛز روٗد شیٖن وَسان تَمہِ وجہ سۭتۍ چھُ پتہٕ اگر سِلیب آسہِ مَکانَن تہٕ سُہ سُہ چھُ وَسان پَشپان چھُ سُہ چھُ وَسان بوٚن کَمرَن منٛز تہٕ کَمرَن چھِ آسان آزکِس زمانَس منٛز حظ ہٮ۪وی ہٮ۪وی قٲلیٖن ترٛٲوِتھ تہٕ سُہ چھُ تَمہِ وجہ سۭتۍ پتہٕ گژھان خراب تِم قٲلیٖن پتہٕ چھِ تِم نٮ۪بَر پٮ۪وان ترٛاوٕنۍ حظ ہُپٲرۍ چھِنہٕ وَنٛدَس منٛز تاپھ آسان گژھان چھِ مُشکِل تٕم ہۄکھناوٕنۍ اس لیے چھِنہٕ ییٚتہِ یہِ ٹیرٮ۪س گارڈنِنٛگ کامیاب روزان کِہیٖنۍ تِنہٕ بیٚیہِ چھُیی نہٕ ییٚتہِ کانٛسہِ ٹیرٮ۪س تہٕ ہٮ۪کَن تِنہٕ تھٲوِتھ کِہیٖنۍ ییٚتہِ چھِ ہر صوٗرَتَس منٛز پٮ۪وان مَکانَس پَش حظ کَرُن چھَت بناوُن چاہے اَکھ سِٹوری آسہِ زٕ سِٹوری آسَن ترٛےٚ سِٹوری آسَن ییٚتہِ چھِ پٮ۪وان حظ چھَت بناوُن مکانَس تہٕ اس لیے مَکلے ٹیرٮ۪س گارڈنِنٛگ أتی تہٕ وۄنۍ چھِ پٮ۪وان زٔمیٖنَس منٛز گارڈنِنٛگ کَرٕنۍ تَتھ تہِ چھِ گژھان حظ پرٛابلِم وَنٛدَس منٛز چھِنہٕ ہٮ۪کان زٔمیٖنَس منٛز کٔرِتھٕے کِہیٖنۍ بیول اَگر وَوان چھِ سُہ چھُ زیادٕ روٗد پٮ۪نہٕ سۭتۍ شیٖن پٮ۪نہٕ سۭتۍ دۄدران تہٕ گژھان چھِ کہِ یِم جانوَر چھِنہٕ خاص پٲٹھۍ مِلان کھیوٚن چیوٚن ہُتھ پٲٹھۍ کِہیٖنۍ تِنہٕ نٕے وَنٛدَس منٛز یِم تہِ چھِ یِوان تہٕ نِوان چھِ بیٛٲلی کٔڑۍ کٔڑۍ وۄنۍ چھِ ییٚتہِ روزان وَنٛدَس منٛز حظ گارڈنِنٛگ تِمَن کامیاب یِمَن حظ گرٛیٖن ہاوُس آسہِ یِمَن چھِ گرٛیٖن ہاوُس والٮ۪ن حظ روزان سخت کامیاب یہِ یہِ یِم چھِ ہٮ۪کان وقتہٕ برٛونٛٹھٕے اَتھ گرٛیٖن ہاوسَس تَل حظ سبزی تیار کٔرِتھ پتہٕ چھِ یِم کٕنان تہِ یِمَن چھِ اِکنامکٕلی تہِ مدتھ مِلان بیٚیہِ چھِ پانَس تہِ یِم اصٕل پٲٹھۍ ہٮ۪کان حظ کھیٚتھ کٔرِتھ یِمَن چھِنہٕ دروٚگ تہِ گژھان کِہیٖنۍ البتہ اَسہِ عام لُکَن یِمَن نہٕ گرٛیٖن ہاوُس چھُ آسان گَرِ کِہیٖنۍ نہٕ حظ اَسہِ چھِ پٮ۪وان وَنٛدَس منٛز سبزی تہِ بازرٕے اَنٕنۍ یہِ چھِ یِوان پتہٕ یِہوٚے یِمنٕے گرٛیٖن ہاوُس گرانو پٮ۪ٹھ یا نٮ۪برٕ پٮ۪ٹھ چھِ یِوان تہٕ یہِ چھِ پٮ۪وان پتہٕ اَسہِ حظ واریاہ درٛوٚج تہٕ بہرحال وَنہٕ بہٕ یہِ کہ اَسہِ چھِ پٮ۪وان زٔمیٖنسٕے منٛز حظ گارڈنِنٛگ کَرٕنۍ کُلۍ وَبداوٕنۍ پوشہِ باغ آسہِ بناوُن ترٛیلہٕ باغ آسہِ بناوُن بیٚیہِ کہِ تہِ کانٛہہ کُل آسہِ لَگاوُن حظ یہِ چھِ یِوان حظ صِرِف تہٕ صِرِف یَتھ منٛز حظ زٔمیٖن ٹُکرَسٕے منٛز کرنہٕ یاڈٕسٕے منٛز چھِ یِوان کرنہٕ ٹٮ۪رسٕچ یہِ چھُنہٕ یہِ ٹٮ۪رسُک چھِنہٕ وٕنۍ فِلحال کانسٮ۪پٹ کٔشیٖرِ منٛز کِہیٖنۍ تِنہٕ وۄنۍ اگر کُنہِ جایہِ آسہِ تہِ سُہ چھُنہٕ کامیاب روزان حظ بِلکُل تِنہٕ کِہیٖنۍ تِنہٕ ٹٮ۪رَس ٹٮ۪رَس سِسٹَمٕے چھِنہٕ ییٚتہِ یہِ چھِ نٮ۪برٕے یوت چلان ییٚتہِ چھِ پَش پٮ۪وان ضُروٗری کَرُن ہورٕ چھُ وَنٛدٕ سردی چھِ آسان تہٕ ییٚتہِ چھِ سردی سۭتۍ تہِ حظ پتہٕ کُلۍ گژھان خراب زٔمیٖنَس منٛز وَرِش توتہِ اَکھ چیٖز کہِ اَتھ چھِ تَلَے تَژَر کھسان زٔمیٖنُک ٹٮ۪رسُک گژھِ اَنٛد ہٮ۪تھٕے خراب